وعلیکم سلام اسلامُ علیکم تُہۍ چھو ٹھیٖک اصل پٲٹھۍ اچھا اچھا آ ؤنو ؤنو کٔرِو عرض

اچھا تُہۍ کَتہِ پیٹھ چھو تُہۍ کَتہ چھو رو اوَن کَتہِ پیٹھ چھو اچھا اچھا تۄہہِ چھو فے تۄہہِ چھو تۄہہِ چھو اتھ خٲطرٕ ٹرٕپ وٕپ بَنومُت مطلب مین کٔژ مطلب پاٹی واٹی چھو اصل بٔڑ پَہم وۄں وٕچھو تُہۍ کٔشیٖر منز چھِ واریاہ کٔشیٖر منز چھِ واریاہ مختلف جایہِ واریاہ بیوٗٹفُل جایہِ تم واریاہ خوٗبصورت جایہِ واریاہ زیادٕ یِمن جاین منز واریاہ کیٚنٛہہ ڈِفرنٹ کَلچٲرس چھِ یوان ڈِفرنٹ رِجَنٕز چھِ تَتہِ لایک گُلمَرگ وٕچھو پہلگام وٕچھو یِم یِم چھِ تِتھ تِتھ خوٗبصورت جایہِ تہٕ یِمن جاین تُہۍ اکھ ٹورسٹ وول ہیکہ گٔژھتھ

یور کُن زیادٕ تَر ٹورِسٹ چھِ یِوان اکثر چھِ یِوان وِنٹَرس منز چھِ یِوان گُلمرگ ییٚتہِ سٕنو فال واریاہ گَژھان چھِ یہ چھِ وِنٹرس کُن یوان پہلگام چھُ یا بَنگس ویلی چھِ بَنگس ویلی تہِ چھِ تھوڑا بہت مہشور کیازِ یہِ چھِ یوان ایورگرین ایورگرین سٲرسٕے بیوٗٹِفُل پٕلیس اکھ اۭں وٕںکٮ۪نس چھِ وٕںکٮ۪نس چھِ گَژھان وٕںکٮ۪نس چھِ گَژھان تور نہ یہِ چھُ ہیلی ایریا یہ چھُ لایک جَنگُل جَنگل ایریا اکھ یَپٲرۍ کِنۍ واریاہ پہٲڑی چھِ نَزدیٖک اتھ چھِ واریاہ أندۍ أندۍ یہِ چھُ چارو طرف سے پہاڑ آسان تہٕ منزباگ ویلی توے کِنۍ ییٚمہِ آے روڑ تہِ چھُ روڑ تہِ چھُ برابرگژھان مگر یُس فیسلٹی تہِ چھنہٕ ووں کِہینۍ تہِ یُس اتھ فیسَلٹیٖز اکھ ٹورسٹہٕ خٲطرٕ گژھِ آسٕنۍ تتہِ تم فیسَلٹیٖز چھنہٕ کِہینۍ ووں اتھ منز چھِ تِم گژھان ووں تور تہٕ یِم ٹریکِنگ سۭتۍ ٹریکِنگ ویکِنگ چِھ آسان لٔڑکہ ؤڑکہ کیٚنٛہہ تِم چھِ گَرے تُلان سامان وامان سۭتۍ تِم چھِ ہیکان گٔژھتھ تور نا تَتہِ چھُ سامان تُلن پَنُن سۭتۍ تَتہِ بَنِنہٕ سامان وامان کِہینۍ نا نہ نہ بَنگس ویلی چھِ الگ تہٕ گُلمَرگ چھِ واریاہ الگ یِمن چھِ واریاہ ڈِفرَنٕس تہٕ بَنگس ویلی چھِ یہِ چھِ ڈسٹرٕک کۄپوٲرس منز یوان یُس یہِ گُلمرگ چھِ گُلمَگ چھِ یوان بڈگٲمس منزمےٚ بی آں گُلمرگ چھِ اگر گُلمَرگ وٕچھو تہٕ گُلمَرگ چھُ نیر اَباوُٹ فوٹی فوٹی فوٹی ٹُو فِفٹی کِلومیٹر اگر بَنگس ویلی وٕچھو تہٕ مے بی یہِ آسہِ زیادٕے ہَنڑرنڑ ٹٮ۪ن ہَنڑرنڑ ٹٮ۪ن ہَنڑرنڑ ٹُوَنٹی چلو ادسا بِہِو رۄبس حوال